یُس تہِ انسان گیم چھُ گِنٛدان اکھ چھِ گیمہِ منٛز آسان مزٕ تہِ مزٕ چھُ مِلان انسانس ٹایِم پاس تہِ چھ گژھان گیمو سۭتۍ بیٚیہِ یُس بوٚڑ چیٖز چھُ انسان چھُ مٔکرٮ۪و کامیو نِش بچان ییٚلہِ ییٚلہِ انس ییٚمِس انسانس مطلب گیم چھِ آسان پننہِ زندگی ہُنٛد حصہٕ اکھ سُہ چھُ واریہو غلظ کامیو نِش بچان بیٚیہِ چھُ تٔمِس مطلب اگر اگر بہٕ کتھ کرٕ مطلب جسمٲنی تٔمۍ سُنٛد جسم چھُ روزان ٹھیٖک تِکیٛازِ یُس یِم گیم چھِ کانٛہہ تہِ سپورٹٕس گیم چھِ یہِ چھِ واریاہ رٔلِتھ آسان أکِس انسانس سۭتۍ